اَکہِ لَٹہِ اوسُس بہٕ چھَس أکِس کال سیٚنٹَرَس منٛز کٲم کَران اَکہِ لَٹہِ ووٚن اَسہِ میٚنیجرَن دوٚپُن تۄہہِ چھو آز ضروٗری تُلنہِ پٕنٛژٕ کالہٕ گول اوس پٕنٛژٕ کالہٕ اَسہِ مطلب کالٕز ٲسۍ اکھ تُلُن بیٚیہِ اوس ہرکُنہِ کالہِ پٮ۪ٹھ پَنٛداہ مِنَٹ کھۄتہٕ زیادٕ ٲسۍ نہٕ دِنۍ کِہیٖنۍ بہٕ ٲسٕس واریاہ زیادٕ پَریشان مَگر اَتھ وَران ٲس مےٚ یہِ تہِ پَے کہِ بہٕ ہٮ۪کہٕ یہِ آرام سان کٔرِتھ پوٚتُس کٔر مےٚ کٲم مےٚ کٔر کٲم مےٚ نیوٗ ٹارگیٹ مےٚ دوٚپ نہ مےٚ چھےٚ پٕنٛژٕ کالہٕ آز کُنہِ تہِ صوٗرتس منٛز نِنہِ یہِ گول چھُ مےٚ أچیٖو کرُن پَتہٕ گٔیَس بہٕ مےٚ کٔر کٲم یُتھُے مےٚ یِم پٕنٛژٕ کالہٕ پوٗرٕ کَرِ بہٕ یہِ اَتھ دوران ٲسٕس بہٕ واریاہ تھکان مےٚ اوس نہٕ کانٛہہ ہیٚکتھٕے روزان بہٕ ٲس دپان بٔے کَرٕ تہٕ بہٕ کیٛاہ کَرٕ وۄنۍ لیکِن یوتَن ٲس مےٚ یہِ مطلب دِلَس منٛز اُمید مےٚ چھِ یہِ ڈٮ۪ڈ لایِن پوٗرٕ کَرٕنۍ أتھۍ منٛز گٔے کٲم تہٕ یُتھُے مےٚ کال ٲسۍ یِوان بہٕ ٲسٕس یِمَن جلدی ریزلوٗشَن دِوان مگر کینٛہہ کال ٲس یِژھ یِوان یَتھ پٮ۪ٹھ مےٚ واریاہ زیادٕ مطلب مےٚ اوس مطلب زَن واریاہ زیادٕ ٹایم پٮ۪وان دیُن بہٕ ٲسٕس دپان مےٚ چھُ اَتھ پٮ۪ٹھ وۄنۍ اَتھ کالہِ پٮ۪ٹھ واریاہ ٹایم دیُن کیازکہِ یہِ اِشوٗ اوس نہٕ آسان واریاہ مطلب سَہل کینٛہہ أمِس اوس آسان سافٕٹویر اِشوٗ تَتھ منٛز چھُ کُنہِ وِز لَگان تھوڑا ٹایم اگر او ایس رِلیٹِڈ اِشوٗ چھُ آسان اَتھ منٛز چھُ ٹایم لَگان بہٕ ٲسٕس دَپان بہٕ کیٛاہ کَرٕ وۄنۍ تہٕ مےٚ ہٮ۪کہٕ نہٕ شاید ٹارگٮ۪ٹ کَمپٕلیٖٹ کٔرِتھ کینٛہہ مگر یُتھُے مےٚ دٮ۪ماغَس منٛز اوس تھومُت کہِ مےٚ چھِ اَز پٕنٛژٕ کالہٕ نِنہِ مےٚ اوس زَن سارنٕے کالَن سَہلٕے سہ مطلب یہِ گَژھان پانَے اوس زَن گژھان خبر کیٛاہ کہِ مطلب تَتھ اوس جلدی جلدی ہٮ۪وان ریزلوٗشَن گَژھُن واتان واتان وٲژٕس بہٕ وُہَن کالَن پٮ۪ٹھ وٕنہِ تہِ اوس نہٕ پوٗرٕ مطلب مےٚ باسان کہِ بہٕ ٲسٕس نہٕ وٕنہِ سٮ۪ٹٕسفَے کِہیٖنۍ بہٕ ٲسٕس دپان وۄنۍ کِتھ کٔنۍ کرٕ بہٕ پٕنٛژٕ کالہٕ وۄنۍ آسہٕ پانٛژھ کالہٕ تہٕ مےٚ نِش اوس اکھ گٲنٛٹہٕ وۄنۍ خٲلی یہِ اوس نَو ٹُہ شےٚ کرنہِ وۄنۍ اوس مےٚ نِش اَکُے گٲنٛٹہٕ تہٕ اَتھ منٛز ٲسۍ مےٚ پانٛژھ کالہٕ کَرنہِ کَوَر یُتھُے مےٚ مطلب مٲنۍتَو تُہۍ ژوٗرِم کال تُج وۄنۍ اوس مےٚ اَمہِ پَتہٕ اَکٲے کال ژوٗرِم کال تُج أتھۍ کال پٮ۪ٹھ لوٚگ مےٚ یوٗتاہ ٹایِم کہِ مےٚ بہٕ ہٮ۪کو نہٕ تۄہہِ ؤنۍ تھٕے مطلب مےٚ کِتھ کٔنۍ کوٚر یہِ مطلب یہِ کال کِتھ کٔنۍ کٔر مےٚ کَمپٕلیٖٹ اَتھ کالہِ پٮ۪ٹھ لوٚگ مےٚ اوٚڑ گٲنٛٹہٕ مےٚ نِش ٲسۍ وۄنۍ پانٛژھ مِنٹ خٲلی بَچیمٕتۍ یِمنٕے پانٛژَن مِنٹَن منٛز ٲس مےٚ وۄنۍ اَکھ کال کَمپٕلیٖٹ کَرٕنۍ یہِ اوس نہٕ پاسِبٕل کِہیٖنۍ نہٕ مگر یُتھُے مےٚ سۄ کال رِسیٖو کٔر سۄ ٲس بیٚکہِ ٹیٖمٕچ سۄ پیٚیہِ مےٚ ٹرٛانسفَر کَرٕنۍ ییٚمہِ سۭتۍ مےٚ سۄ کال تہٕ مےٚ کٔر ڈٮ۪ڈ لایِن پوٗرٕ یُتھُے مےٚ یہِ ڈٮ۪ڈ لایِن پوٗرٕ کٔر تہٕ میون میٚنیجَر یُس چھُ سُہ گوٚو واریاہ خۄش تہٕ تٔمۍ دیُت مےٚ اَتھ اٮ۪واڈ یہِ اٮ۪وٲڈ اوس مطلب آسان کوپُن ٹایپ آسان کینٛہہ أمۍ دیُت یِہوٚے تہٕ دوٚپُن ژٕ کَر یہِ یوٗز ژےٚ کٔرٕتھ یہِ ڈٮ۪ڈ لایِن پوٗرٕ یہِ گوٚو واریاہ اَصٕل پَتہٕ ٲسٕس بہٕ واریاہ خۄش مگر یُس مےٚ اَتھ دوران مطلب وُہ ٹُہ پہٕ پٕنٛژٕ کالہٕ یِم مےٚ نِنہِ آسان اَتھ دوران یُس مےٚ اَکھ سفر اوس سُہ اوس واریاہ مُشکِل تہٕ ہٮ۪کو نہٕ تۄہہِ ؤنۍتھٕے کہِ مےٚ کوٗتاہ مُشکِل اوس یہِ سَفَر تہٕ یِتھ کٔنۍ کوٚر مےٚ یہِ سَفَر پوٗرٕ تہٕ مگر بہٕ چھَس شُکُر گُزار کہِ مطلب یۄس مےٚ یہِ ڈیٚڈِکیشَن ٲس یہِ ٲس مےٚ وٕچھمٕژ یۄس مےٚ پَنٕنۍ سِسٹَر چھےٚ تٔمۍ سٕنٛزِ ڈیٚڈِکیشنہِ تھرٛوٗ گٔیَس بہٕ واریاہ اِنسپایر پَتہٕ دوٚپ مےٚ تٔتی کہِ مےٚ تہِ چھےٚ یِژھٕے ڈیٚڈِکیشَن تھاوٕنۍ کیازکہِ لایفہِ منٛز گژھِ اِنسانَس آسُن کیٛاہ مطلب گول ییٚلہِ اِنسانَس کینٛہہ آسہِ تَتھ چھُنہٕ مطلب گول چھُ آسان مگر سُہ ہیٚکہِ نہٕ پَتہٕ یہِ چھُنہٕ کینٛہہ کہِ اَسہِ چھِ وَنُن یہِ گول گژھِ کُنہِ تہِ وِزِ پوٗرٕ اَسہِ چھِ ہمیشہِ کوٗشِش کَرٕنۍ کہِ یہِ گول گژھِ گژھُن پوٗرٕ پنٛنِس ٹایمَس پٮ۪ٹھ کیٛازکہِ بےٚ وقتٕچ چھِنہ وَنان سُہ بے وقتُک چھُنہٕ آسان پَتہٕ چھُنہ وَنان سُہ بےٚ وقتہٕ چھُنہٕ کُنہِ کامہِ ہُنٛد ضروٗرت لگان یِتھے کٔنی چھنہٕ یَتھ منٛز تہِ چھُ اَسہِ آسان یی سونٛچُن کہِ یہِ گول گژھِ گژھُن پوٗرٕ ٹایمَس پٮ۪ٹھ گژھِ اَسہِ یہِ پوٗرٕ گژھُن ہَو ڈِڈ یوٗ میٚنیج مطلب بیٚیہِ کِتھ کٔنۍ کوٚر تۄہہِ میٚنیج پیٖسِز ٹُہ مطلب بہٕ ہٮ۪کو نہٕ تۄہہِ ؤنۍتھٕے یہِ کِتھ کٔنۍ کوٚر مےٚ میٚنیج یہِ گول پوٗرٕ کَرُن کیٛازِکہِ تۄہہِ چھُو باسان یِتھ کٔنۍ کہِ یہِ آسہِ واریاہ سَہَل أمۍ آسہِ کٲنٛسہِ سۭتۍ کَتھ کٔرمٕژ تہٕ پَتہٕ یہِ چھُ یہِ یہِ سَفَر آسہِ واریاہ سَہَل مَگر یہِ چھُ یوٗتاہ تُہۍ سونٛچان چھُو نا یہِ چھُنہٕ تیوٗتاہ سَہل آسان کینٛہہ اَتھ منٛز چھُ واریاہ چیٖز پٮ۪وان کَرٕنۍ یُس اَتھ گولَس پوٗرٕ کَرنہٕ خٲطرٕ اَدٕ چھُ یہِ أچیٖو گَژھان یہِ کال تُلان چھِ پَتہٕ اَمہِ پَتہٕ چھُنہٕ خٲلی مطلب أمِس وَنُن گۄڈٕ چھُ أمۍ سُنٛد بوزُن أمِس کیٛاہ دٔلیٖل چھےٚ پَتہٕ کِتھ کٔنۍ دِم بہٕ أمِس حَل اَتھ دٔلیٖلہِ پَتہٕ کِتھ کٔنۍ کَرٕ بہٕ أمِس سِمپَٮ۪تھی مطلب ہَمدردی کِتھ کٔنۍ دِمَس کیٛازِکہِ یہِ چھُ پریشان آسان اَمہِ وِزِ تَمہِ پَتہٕ کِتھ کٔنۍ کَرٕ بہٕ اَتھ ٹرٛبٕل شوٗٹ یعنی کہِ سِٹیٚپٕس کَرناوَن بہٕ یہِ ٹھیٖک کَرنہٕ خٲطرٕ تَمہِ پَتہٕ یہِ أتی کُس پاٹ چھُ اَتھ منٛز خراب یہِ تہِ وٕچھنہٕ خٲطرٕ